میٖڈیا وٲلۍ چھِ روٗلَر ایریاہَن منٛز گژھان یِم چھِنہٕ پوٗرٕ خَبَر ہاوان کیٚنٛہہ تِکیٛازِ وٕنیُک تام یِم تہِ اِشوٗ گٔے روٗلَر ایریاہَن منٛز تِم آے نہٕ ہاونہٕ کیٚنٛہہ تِکیٛازِ یِم چھِ خٲلی شہرٕکۍ اِشوٗ ہاوان زیادٕ یِمَن چھِ مُشکِل گَژھان گامَن منٛز گَژھُن تِکیٛازِ گامٕکۍ چھِ وارِیاہ پرٛابلِمٕز کَران فیس گامَن منٛز چھِ وارِیاہ وٕنۍکٮ۪س ضوٚروٗرَت ڈیولَپمٮ۪نٛٹٕچ یہِ کہِ تِم چھِنہٕ ہاوان کِہیٖنۍ میٖڈیا وٲلۍ